اسلام علیکُم آ ؤنِو حظ بہٕ حظ چھَس بیوٚل کٕنَن وول اَہَن حظ آ اَہَن حظ آ واریاہ حظ یوٗتاہ ییٚتہِ لَگان چھُ زمیٖنٛدارَس سُہ چھُ سٲلِم اَسہِ نِش اَہَن حظ آ تِلہٕ گۅگُل بیوٚل تہِ حظ چھُ آ سٲلِم بیوٚل ہاکہٕ بیوٚل آسہِ ضروٗرت گۄگجہِ بیوٚل مُجہِ بیوٚل سٲلِم چھِ بنان سٲلِم حظ چھُ اَچھا اَچھا ٹھیٖک حظ چھُ ولہٕ ٹھیٖک چھُ أسۍ دِمو اَدٕ حظ ٹھیٖک